گۄڈنیُک پروڈَکٹ یُس مےٚ اوٚنمُت چھُ آنلاین تَنہٕ گوٚو واریاہ ٹایم لگ بگ آز برونٛٹھ سَتھ ٲٹھ ؤری زیادٕ تَر تِمَن دۄہَن اوسُس بہٕ گۄڈٕ لَکُٹ واریاہ زیادٕ تَر اوس نہٕ بہٕ تِمَن دۄہَن آنلاین شاپِنٛگ ہُنٛد کَنسیٚپٹ اوس نہٕ یہِ نہٕ مےٚ گۄڈٕ تِمَن دۄہَن بہٕ ٲسٕس یِتھَے پٲٹھۍ ٲسۍ وٕچھان آنلاین یہِ سنیپ ڈیٖل اوس تِمَن دۄہَن بیٚیہِ اوس فِلِپکاٹ مگر پرٛوڈَکٹ اوس بہٕ واریاہ وٕچھان مگر بَروسہٕ وَروس اوس نہٕ کینٛہہ تِکیازِ ٹرٛے اوس نہٕ زٕہٕنۍ کوٚرمُت یہِ باسان اوس فرٛاڈٕے سُہ أنٛدٕرۍ کِنۍ چھُ ڈَر ہیوٗ روزان توتہِ نہٕ اَگَر کَرو آرڈَر یِتھ پٲٹھۍ نہ چھِ مٲج آسان کُنہِ کیش آن ڈیٚلِؤری نہ کینٛہہ بَروسہٕ کیٛاہ چھِ واتہِ کیٛاہ واتٮ۪تھ اِتھے پٲٹھۍ چھُس بہٕ بایِک تہٕ وُچھان تہٕ سنیپ ڈیٖل ٲس ایپ اکھ تہٕ تَمے پٮ۪ٹھ چھُس بہٕ وُچھان سایکٕل اکھ کھوٚت مےٚ پَسنٛد بِزٲتی اوس مےٚ تِمو دۄہن سایکٕل اَننُے تہٕ أتی اوس نہٕ بَناونٕے کانٛہہ اَصٕل چلاوان لایق تہٕ پَتہٕ اوسُس بہٕ اِتھَے پٲٹھۍ آنلاین فونَس پٮ۪ٹھ یہِ کَران اورٕ یورٕ اورٕ یور تہٕ اَتہِ پیٚیہِ مےٚ سایکَل ٲسۍ أکِس کُن نَظر تہٕ سنیپ ڈیٖل پٮ۪ٹھ تہٕ سُہ گوٚو مےٚ واریاہ خۄش وۄنۍ چھُس بہٕ سونٛچان اَنان کہِ نہٕ لگ بگ اوسُس بہٕ رٮ۪تَس تَتھ وُچھان سونٛچان اَنان کہِ نہٕ اگر اوٚن تہٕ پَتہٕ آسو برابر یہِ فراڈ وۄنۍ نیرِ کینٛہہ گۄڈنِک لَٹہِ اوس فٔسٹ ٹایم اوس ٹراے کَرُن آنلاین کانٛہہ پروڈَکٹ سونٛچانَس رِسک ما چھِ کینٛہہ تہٕ اِنسان چھُ سونٛچان نٔروَسٕے گژھانٕے تہٕ وَنۍ کینٛہہ کٔرِتھ تہٕ کوٚر مےٚ یہِ آرڈَر پٔشرو مےٚ سورُے خۄدایَس تہٕ لگ بگ آفٹر ٹٮ۪ن ڈیز ووت مےٚ پروڈَکٹ برابر کیش آن ڈیٚلؤری ٲسِتھ تہٕ گیٹَس پٮ۪ٹھ تہٕ ووت مےٚ پروڈَکٹ روٚٹ تہِ مےٚ کوٚر مےٚ سۄنہٕ بوٚکُس اَصٕل پٲٹھۍ برابر اوس فِٹ کَنڈِشَن منٛز یہِ مےٚ اٮ۪کٕسپٮ۪کٹ اوس کوٚرمُت برابر اوس تِتھَے پٲٹھۍ پرٛوڈَکٹ بَرابَر تہٕ تَتہِ حظ باسیو مےٚ نہ آنلاین شاپِنٛگ تہِ پَزِ اِنسانَس ٹرٛاے کَرٕنۍ یہِ چھِ اَصٕل چیٖز بیٚیہِ گۄڈنیُکُے پرٛوڈَکٹ آسُن مےٚ اوٚن آنلاین تہٕ اوٚوَرآل اوس اَصٕل ایٚکٕسپیٖریَنٕس مےٚ یہِ